گۄڈٕے ووٚن مےٚ ییٚلہِ اکھ اِنسان بایکِنگ آسہِ کران اکھ چھُ آسان رَف بایکِنگ بیاکھ گوٚو پروپر بایکِنگ رَف بایکِنگ چھُنہٕ یَتھ منٛز اِنسانس ہمیشہٕ پَنٕنہِ جانَس خٲطرٕ کیاہ چھُ خَطرٕ آسان باسان خَطرٕ آسان تہٕ ییٚلہِ زَن أسۍ وۄنۍ کَتھ کَرو پروپَر بایکِنگ پروپَر بایکِنگ منٛز چھِ أسۍ عام طور پر سیفٹی گاڈس یا گٔلوزز صاف کیے ہوتے ہیں یا گٔلوز چھِ اَسہِ آسان یا ہیلمیٹ چھِ اَسہِ آسان یا بیٚیہِ نی گاڈ چھِ أسۍ لگان یِم چھِ آسان کیٚنٛہہ سیفٹی گاڈٕس یِم ہمیشہٕ أکِس اِنسانَس گژھن بایکِنگ پٮ۪ٹھ ضروٗری آسُن پھر پَتہٕ چاہے سُہ کوٗتاہ تہِ اَصٕل ڈرایور آسہِ گۄڈٕ چھِ پَنٕنۍ سیفٹی پریکوشنز یِم چھِ آسان ضروٗری پانہٕ گۄڈٕ آ إں کَرٕنۍ تہٕ اَتی چھ آسان بایکِنگ کَرٕںی تہٕ وٕنۍ زَن أسۍ کَتھ کرو اَگر أسۍ وٕنۍ وَنو مین ڈااکوٗمینٹٔس اَگر أسۍ وٕچھو ییٚتہِ کٔشیٖر منز لایسَنس چھُ اکھ مین ڈاکوٗمینٹ یا أسۍ آر سی وَنو یا آز کل چھُ پُلیوٗشن تہِ وٕچھان بایکِنگ بایکَن یا اِنشورَنس یِم گژھن اَسہِ آسٕنۍ ہمیشہٕ پانَس سۭتۍ چاہے أسۍ مطلب واریاہ سے واریاہ شاٹ ٹرپ سی پٮ۪ٹھ کیازِ گژھو نہ یِم چھِ ٹریفِک روٗلز تہٕ ٹریفِک روٗلزَن خِلاف گژھِ نہٕ کَرٕںی کِہینۍ تہٕ پروپر بایکِنگ ہٮ۪کو أسۍ تٔتھی ؤنِتھ ییٚلہِ أسۍ سٲلِم یِم ٹریفکٔکۍ روٗلزن ۂنز پالن کَرو ٹھیٖک چھا تہٕ زیادٕ تر گژھِ أکِس اِنسانَس ییٚلہِ تہِ سُہ نیرِ بایکہِ پٮ۪ٹھن تہٕ ہیلمٹ یا گُلوزٕز یا نی گاڈٕس یا تہٕ بیٚیہِ شو پریفر کَرُن بایِک رایڈِنگ دوران تہٕ بیٚیہِ گژھن آسِٕنۍ یم یا مین ڈوکوٗمینٹٔس ہمیشہٕ سۭتۍ تہِ زیادٕ تر لایسَنس تہٕ لایسَنس وَرٲے گٲڈۍ چلاوٕنۍ یا بایک چلاوٕنۍ چھُ واریاہ خَطرٕ آسان